میٛٲنۍ پرٛاوڈٮ۪سٹہٕ اؠچیٖومٮ۪نٛٹ ہَسا یُس مےٚ خوشحال اٮ۪چیٖومٮ۪نٛٹ چھِ سُہ ہَسا چھِ یِہ ییٚلہِ بہٕ یوٗنیوَرسِٹی منٛز اوسُس پَران یا یہِ ہَسا چھِ مان ژٕ فٔسٹ سٮ۪مِسٹرٕچ کَتھ ییٚلہِ ہَسا پَتہٕ اَسہِ رِزَلٹہٕ درٛاو فٔسٹ سٮ۪مِسٹَر رِزَلٹہٕ درٛاو گۄڈٕنِکِس سٮ۪مِسٹَر رِزَلٹہٕ درٛاو تَتھ حظ مطلب اوسُس بہٕ ٹاپَر آ تَتھ منٛز اوسُس بہٕ ٹاپَر ییٚلہِ سُہ رِزَلٹہٕ درٛاو سوے ہَسا ٲس مےٚ واریاہ پرٛاوڈٮ۪سٹہٕ اؠچیٖومٮ۪نٛٹ ہَسا ٲس مےٚ سۄ